وعلیکُم اسلام اَہَن حَظ آ ڈاکٹر اِقرا اَہَن حظ آ أسۍ چھِ ڈٕرمَٹولوجِسٹہٕ اَہَن حظ آ فرٕق چھَنہٕ کِہیٖنٛۍ اَہَن حظ تہٕ آ مَطلَب فرٕق آے نہٕ کِہیٖنٛۍ فایِنٕلی تُہۍ ؤنِو حَظ مےٚ گۄڈٕ تۅہہِ کیٛاہ چھُو سِکنَس پرابلِم یُتھُے تُہۍ تاپَس چھِو نیران تۅہہِ چھُوا تَمہِ ساتہٕ زیادٕ گَژھان یہِ پِگمیٚنٛٹیشن تمہِ پتہٕ باسان یا یہِ اَہَن حظ ٹھیٖک چھُ گۄڈنیٚتھٕے گۄڈنیٚتھٕے وَنہوو تۅہہِ بہٕ گۄڈنیٚتھٕے گَژھِ اِنسان ڈایِٹ کھیٚوان اَصٕل اَصٕل تَمہِ سۭتۍ چھُ سِکنَس گٕلوو روزان ترٛیش گَژھِ گژھِ چیٚنۍ واریاہ زیادٕ بیٚیہِ چھِ اَکھ ییٚلہِ سٕکنَس ملینیَن چھُ زیادٕ گَژھان تہٕ اَتہِ چھُ پِگمیٚنٛٹیشن ملینین چھُ اَکھ پِگمیٚنٛٹ آسان سِکنَس منٛز تمہِ سۭتیٚن چھُ سِکِن ڈارٕک پَہم گَژھان امہِ خٲطرٕ چھُو تۅہہِ ٹیبلٹ کھیٚنۍ باقٕے یۄس ہن تۅہہِ ملینین چھُ اَمہِ خٲطرٕ دِمو تۅہہِ أسۍ دَوا ٹِیوٗب سُہ ٲسِو تُہۍ شامَس مگر لایِٹ بنٛد کٔرِتھ چھُو تۅہہِ مَتھُن تۅہہِ دِموو تۅہہِ سُہ لیکھِتھ تہٕ مَگر امہِ خٲطرٕ چھُو تۅہہِ میٲنِس کٕلنِکَس پیٚٹھ یُن بیٚیہِ گَژھِ تُہُنٛد سَن سِکریٖن تھاوُن گَرِ تہِ مٔتھِتھ گَرِ نیٚبَر نیٖرِیو تاپَس سُہ چھُ اَتھ سِکنَس پرٛوٹیٚکشن دِوان باقٕے کٔرِو تُہۍ دُعایہِ خٲر اِنشاء اللّہ گَژھِ یہِ مَسلہٕ حَل اِنشاء أسۍ حظ چھِ آسان فرٛایڈے تہٕ سَنٛڈے دٔہ ٹُو ژور ٹھیٖک حظ چھُ